یِم مےٚ نِش یِم چھِ بِگ بٔڑۍ بٔڑۍ اٮ۪نورامنٹَل اِشوٗز چھِ تِم چھِ یِہے کہِ بہٕ ہَسا چھُس نہٕ آزکَل چھُ آسان گلوبَل وارمِنٛگ ہُنٛد تھرٛیٚٹ چھُ بَڑیومُت کُلۍ چھِ یِوان واریاہ زیادٕ تعدادَس مَنٛز ژَٹنہٕ لٔکرِ ہُنٛد چھُ یِوان اِستعمال کَرنہٕ تمہِ وَجہ سۭتۍ تہِ ہَسا چھِ جَنگَل یِوان سٲری ژَٹنہٕ ییٚمہِ وَجہ سۭتۍ کاربَن ڈاے آکسایِڈ لٮ۪وَل چھِ ہاے گَژھان تہٕ گلوبَل وارمِنٛگ ہُنٛد تھرٛیٚٹ چھُ بَڑان تہٕ مےٚ أنٛد پٔکۍ یِم تہِ دٔریا چھ جَنگَل چھُ پَہاڑ چھُ بٔٹھ بٔٹھ بال چھُ سَمَندَر چھُ فارَم چھِ سۄیِل چھِ یِم تہِ چیٖز چھِ یِم ہَسا چھِ گٔمِتۍ پٔتمٮ۪ن کینٛہژَن ؤریَن مَنٛز لٔگۍ یِمَن چینٛج یِن یِ یِم ہَسا لٔج اِہِنٛز یۄس کالٹی چھِ سۄ ہَسا لٔج کَم گَژھِنہِ سۄ لٔج خَراب گَژھنہٕ سۄ اِہِنٛز کالٹی

یُس ہَسا یہِ سَمَر چھُ سَمرَس مَنٛز چھُ گَرم واریاہ زیادٕ گَژھان روٗدَس مَنٛز چھُ روٗد واریاہ زیادٕ پیٚوان تہٕ وِنٹَر یُس چھُ وِنٹَرَس مَنٛز چھُنہٕ آز گَرم سَردی آسان تیٖژاہ کینٛہہ وِنٹَرَس مَنٛز تہِ چھِ گٔمٕتۍ یِم یُس ٹمپریچَر چھُ آسان سُہ چھُ آسان ٹھیٖک ٹھاک ییٚمہِ وَجہ سۭتۍ یُس یہِ چھُ گَژھان گلوبَل وارمِنٛگ ہُنٛد تھرٛیٹ چھُ واریاہ زیادٕ بَڑان